ہٮ۪لو اَسَلامُ وعلیکُم تُہۍ چھُو حظ کشمیٖری ریسٹورنٹ پٮ۪ٹھ اَسہِ حظ کٔرِو آرڈر حظ اَسہِ حظ کٲشُر وازوان منٛز کریو اَسہِ آرڈر حظ اَسہِ کریو آرڈر روغن جوش حظ روغن جوش اَکھ کِلوٗ مگر اَسہِ حظ گٔے غلطی اَسہِ اوس نہٕ روغَن جوش کَرُن آرڈر کیٚنٛہہ اَسہِ اوس کَرُن آرڈر حظ مَرژانٛگَن کۄرمہٕ تہٕ یہِ حظ گوٚو غلط وۄنۍ کٔرۍتو جِناب کٲم اَسہِ چھُ آریٚڈی پے حظ کوٚرمُت اَسہِ کٔرۍتو یہِ رِفنڈ تہٕ أسۍ کَرہو وَنہِ نوٚو آرڈر تہٕ یہِ باقٕے وَسَلام